آداب أسۍ چھِ حظ اوٗبر سرینگرس سۭتۍ کتھ کران جناب عرٕض اوس زِ مےٚ یۄس گٲڑۍ بُک ٲس کٔرمٕژ سۄ وٲژ نہٕ مےٚ نِش پننس صحیح وقتس پٮ۪ٹھ کینٛہہ ییٚلہِ کہِ زن مےٚ ؤنکیٚس واریاہ ژیر گوٚو وۄنۍ چھِ أسۍ تۄہہِ گُزٲرِش کران زِ میٲنۍ بُک کرنہٕ آمٕژ گٲڑۍ کٔرِو مُلطوی سۄ گٔے تُہٕنٛز بٔڑ بٔڑ مہربٲنی